وعلیکُم سلام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 اَچھا یہِ حظ چھِ ٲٹھ نَو شتھ گژھان کِلوٗ کیٚنٛہہ نہَ حظ چھُنہٕ أسۍ حظ واتناوو صُبحس تانۍ